اسلامُ علیکُم اِنسپٮ۪کٹر فیضان چھُو حظ تھان دِٮ۪وسَر پٮ۪ٹھ أسۍ حظ چھِ یہِ بوز گامہِ روزان اَسہِ ٲسۍ یِتھ پٲٹھۍ حظ محلَس منٛز نا اَسہِ ٲس سَر ییٚتہِ ژوٗر گٔمٕژ کالے ییٚتہِ ہمساے گِری منٛز گُپن پانٛژھ شےٚ بیٚیہِ چھِکھ نِمٕتۍ ییٚتہِ تیٖر سَتھ ٲٹھ ژوٗرِ حظ یہِ گوٚو کال حظ باہ اکھ بَجے ہیوٗ یِم چھِ لُکھ مےٚ واریاہ پریشان لُکھ چھِ واریاہ پریشان کیازِ تۄہہِ چھو پایی آز کوٗتاہ قۭمَتھ چھِ یِمن گُپنَن ہُنٛد گژھان لَچھ لَچھ رۄپیہِ چھِ گژھان گاو تیٖر چھِ گژھان ژَتجی پنٛژاہ ساس رۄپیہِ نہ نہ مےٚ کوٚرو تۄہی فون تُہۍ ؤنِو اَسہِ کیٛاہ چھُ کَرُن بیٚکہِ نِیِو اَتھ منٛز نِیِو تُہۍ جلدٕے کاروٲیی حظ سَر یہِ چھُ گژھان واریاہ نۄقصان پٔتمہِ لٹہِ تہِ گوٚو واریاہ أسۍ اَہَن حظ سَر اہَن حظ مقدم تہٕ سَر اَہَن حظ سَر اَہَن حظ اٮ۪ف آی آر دَرٕچ بیٚیہِ اوس سَر اَسہِ یہِ حظ اَسہِ گژھِ ہَن اَکھ سی سی ٹی وی زٕ ترٛےٚ آسٕنۍ بیٚیہِ اگر تُہۍ اَسہِ پَنٕنۍ پُلیٖس نَفر اَکھ زٕ دی ہوٗ یِم کَرِہا أسۍ یَتھ محلَس رٲچھ سَر ییٚتہِ چھِ گژھان واریاہ زیادٕ نۄقصان پٔتمہِ لٹہِ تہِ کَریاوو تۄہہِ اَسہِ فون مگر تُہۍ چھُو نہٕ کانٛہہ اٮ۪کشَنٕے نِوَان سَر اَہَن حظ

نہ حظ سَر یہِ گژھِ جلدٕے گژھُن سۄ گٔیہِ تُہٕنٛز مہربٲنی سَر ییٚتہِ چھِ تُہۍ چھُو پَتہ کوٗتاہ نۄقصان چھُ گژھان یہِ اِنسانَس چھِ آسان مُحبت واریاہ جاناوارَن سۭتۍ واریاہ ژوٗر گٔے پٔتمہِ پھِر تہِ ییٚتہِ چھِ دۄہے دۄہے نۄقصان گژھان تُہۍ دِیِو اَسہِ اگر تُہۍ سی سی ٹی وی زٕ ژور دِیِو بیٚیہِ دِیِو یِم پُلسہٕ وٲلۍ زٕ ژور سۄ گٔیے تُہٕنٛز مہربٲنی سَر

اَہَن حظ اَہَن حظ سَر یہِ گژھِ جلدٕے گژھُن مہربٲنی گٔژِھو تُہنٛز سَر اچھا چلو سَر ٹھیٖک چھُ چلو